بانہٕ چھُ ییٚلہِ اَسہِ کانٛہہ گَرَس منٛز بانہٕ بَران بَرنہٕ چھِ یِوان چاہے أسۍ سیُن چھُ رَنان یا بَتہٕ چھِ رَنان تمہِ سۭتۍ یا بَتہٕ کھیٚوان چھ تمہِ سۭتۍ یِم اَسہِ بانہٕ بَرنہٕ چھِ یِوان تِم چھِ أسۍ پَتہٕ چھَلان أسۍ چھِ صابَن کَران استعمال أسۍ چھِ پَیہ کَران اِستعمال أسۍ چھِ سیٚکھ کَران استعمال تاکہِ تِم گَژھَن صاف تِم ہیٚکو ہیٚکو أسۍ بیٚیہِ یوٗز کٔرِتھ